السَلامُ علیکُم تُہۍ چھِو حظ کے ایٚف سی پٮ۪ٹھ اچھا ٹھیٖک گوٚو تہٕ تُۄہہِ حظ ووٚنو کوٚروٗ ٲدۍ فون تۄہہِ ووٚنو دوٚپوٗ أسۍ وَنو بَہہِ بَجہِ بٲگۍ اَسہِ حظ اوس آرڈر کوٚرمُت چِکَن بِریانی أتے کے ایٚف سی پٮ۪ٹھ لیکِن تۄہہِ ووٚنو بہٕ واتناوو میم بَہہِ بَجہِ بٲگۍ وِنکیٚنس حظ بَجے اکھ مَطلَب ونیُک تانۍ ووتٕے نہٕ یہِ ڈیٚلِوَر باے کِہِیٖنۍ یور تہٕ مَطلَب گٲنٛٹہٕ پیٚٹھی گوٚو مَطلَب اَسہِ ٲسۍ مہمان آمٕتۍ تہٕ یِم ٲسۍ اِنتِظار کَران تُہۍ ہیٚکو حظ مَطلَب مےٚ وَجہ ؤنِتھ تُہۍ کیاز وٲتِو نہٕ مَطلَب وِنکیٚنَس گوٚو اکھ پیٚٹھی اَہن حظ اَہن حظ ٹھیک حظ چھُ مَطلَب ٹریٚفِک جام اوس حظ اَتہِ اَچھا ٹھیک گوٚو مَطلَب تُہۍ ہیٚکوٕ حظ وۄنۍ واتنٲیِتھ کینٛہہ چھُنہٕ پَرواے اگر تُہۍ وٕنہِ تہِ أنِو وِنہِ تہِ چھُ ٹایم اگر تُہۍ مہربٲنی کٔرِتھ آسہِ تۄہہِ خٲطر اگر تُہۍ جَلدی کٔرِو اَسہِ چھِ ییٚتہِ مہمان مَطلَب اِنتِطار کَران چھُ نہ حظ یہِ واریاہ زیادٕ مُشکِل گَژھان ٲدۍ ووٚن أمۍ بَیَن دۄپُن بہٕ ہَسا میم واتناوو تۄہہِ بَہہِ بَجہِ وِنکیٚنَس بجے اکھ وِنکیٚنَس گوٚو یوٗتاہ لیٹ کِہِیٖنۍ نہ حظ چھُ نہٕ اَدٕ کیاہ ٹھیک گوٚو أسۍ چھِ مَطلَب اِنتِظار کَران اگر تُہۍ مہربٲنی کٔرِتھ جَلدی یِیِو تہٕ سُہ گٔیے واریاہ اصل اَدٕ حط ٹھیک چھُ السلامُ علیکُم